آز برٛونٛٹھ پانٛژھ شیٚے ؤری ٲسۍ آسمان واریاہ صاف روزان تہٕ تارک ٲسۍ واریاہ اصل پٲٹھۍ اتھِ یِوان مگر ؤنکیٚن چھُ شہرن سۭتۍ سۭتۍ گامن منٛز تہِ بجلی ہٕنٛدۍ وجہ سۭتۍ واریاہ کم تارک نظرِ یِوان آز چھُ یِوان تارک وٕچھنہٕ خٲطرٕ بستی نٮ۪بر زٔمیٖنس تہٕ بالن پٮ۪ٹھ گژھُن پٮ۪وان بیٚیہِ چھُ پٮ۪وان اصلہِ کالٹی ہُنٛد دوٗربیٖن استعمال کرُن گرن ہُنٛد پاور وتن ہُنٛد بجلی گاش گاڑٮ۪ن ہٕنٛز ہیڈ لمپ کیو وجہ سۭتۍ چھُ واریاہ دُشوار گژھان تارک وٕچھِنۍ اسہِ چھُ پٮ۪وان تارک وٕچھنہٕ خٲطرٕ نٮ۪صٕب رٲژ تام ہُشیار بِہُن تاکہِ گرن تہٕ سڑکن ہٕنٛز بجلی گژھِ بنٛد تہٕ أسۍ ہٮ۪کو تارک تارکن ہُنٛد نظارٕ نظارُک لُطُف تُلِتھ گامن منٛز چھُ تاب حال وُنہِ ہٮ۪کان تارک تارکن ہُنٛد نظارٕ کٔرتھ مگر بڈٮ۪ن قصبن تہٕ شہرن منٛز چھُ تارکن ہُنٛد نظارٕ کرُن واریاہ مُشکِل